یہِ چھُ کوٚسچَن مطلب کشمیٖرَس منٛز اگر تُہۍ مطلب ہُہ تۄہہِ کُس آٹ چھُو اَتہِ اگر یَکِیاہ یوٚر چھِ یِوَان چھِ واریاہ ٹوٗرِسٹہٕ مطلب یِم چھِ کَمہِ موٗجوٗب یِمن چھُ کشمیٖرُک یہِ آٹ واریاہ زیادٕ خۄش لگَان اگر أسۍ وٕچھو ییٚتہِ چھِ یِم آرِ کٲم آسَان پھِیٚرنَن شال چِھ آسَان مان ژٕ واریاہ یِم نمدٕ قٲلِین یِم چھِ یِمن واریاہ پَسنٛد یِوَان کیازِ یِم چھِ واریاہ کاسٹٕلِی تہِ گژھَان یِم چھِ یِمَن پسنٛد یِوَان یِم چھِ یور ترَان یِمَن چھِ مطلب اَگر یِمَن اَگر نؠبر تہِ گژھِ ییٚتیُک چھُ یہِ چھِ واریاہ یِم نؠبر چھِ گژھَان یِم چھِ نِوَان یورٕ یِم آرِ کامہِ منٛز نِوَان یِم پَلو وَلَو یِمَن چھِ یِم مطلب ہوٲرۍ کاش واریاہ درٛوگۍ تہِ چھِ یِم گژھَان یہِ اَتھ کامہِ ہُنٛد یِمن چھُ اِسلیے لگَان کشمیٖر خۄش اَتہِ چھِ کٲم تہِ لگَان خۄش یِم چھِ کرَان واریاہ یِم چھِ کرَان پَسنٛد تہِ اگر یِم یورٕ یِم چھِ سَماوار چھِ یورٕ تھاوَان اَسہِ چھِ یِم شاپ واپ ترٲمٕتۍ یِمَن پؠٹھ یِم چھِ یِمَن مطلب اَتؠن یہِ چاے واے تہِ چٮ۪وَان کیازِ یِمَن چھِ سَماوار چھِ یِمَن واریاہ پَسنٛد لَگَان کیٛاہ کانٛگرِ چھِ تِمَن چھِ خۄش لَگَان یِم تہٕ اگر یور یِم بہٕ چھَس یِمَن مان ژِ اَسہِ یور چھِ اَسہِ یِوَان یِم نؠبرِم بہٕ چھَس یِمَن ہاوَان یِم چھِ بیٚیہِ یِم باغ واغ یورٕکۍ ژوٗنٛٹھۍ باغ خۄش لَگان یِمَن چھُ مان ژٕ ہر کینٛہہ لَگان کشمیٖرُک خۄش یِم چھِ مان ژٕ یژھَان ییٚتہِ شاپِنٛگ کرٕنۍ تہٕ مان ژٕ ہُہ یِم چھِ کران ییٚتہِ شاپِنٛگ نِوَان چھِ یِم مطلب گَرٕ یِم چھِ پَنٕۍن کِنۍ شوقَن منٛز شوق چھِ یِمَن زیادٕ آسَان یِم کشمیٖری چیٖز ہٮ۪نٕکۍ کیازِ ییٚتہِ چھُ مطلب ییٚتہِ چھُ آٹ اَصٕل بیٚیہِ چھِ یہِ واریاہ کاسٹٕلِی تہِ گژھان تہٕ یِم چھِ ییٚتہِ شاپِنگ واپِنگ کرَان